مےٚ چھُ یاد ییٚلہِ أسۍ کُپوارہ ڈِسٹرکَس منٛز چھُ اَکھ جاے یِوان یَتھ أسۍ وَنان چھُ بَنٛگَس ویلی ییٚتہِ یُس اَکھ ییٚتہِ گاسہٕ چھُ واریاہ اَصٕل تہٕ أنٛدۍ أنٛدۍ چھِ تَتھ واریاہ زیادٕ کُلۍ تہٕ مگر تور تام کھَسنَس چھُ واریاہ ٹایم لَگان تِکیٛازِ تَتہِ چھِنہٕ روڈ بَنٲیِتھ ٹھیٖک پٲٹھۍ کِہیٖنۍ تَتھ چھُ پیٚوان کھَسُن تہٕ کھَسان دوران دوران یُتھُے چھُ کھَسان تَتھ چھُ واریاہ زیادٕ کَنہِ تہٕ چڑٲے یِوان تہٕ اِنسان چھُنہٕ ہٮ۪کان کھٔسِتھ کِہیٖنۍ مےٚ چھِ وٕنہِ تہِ یاد ییٚلہِ أسۍ تور گٔیے اَسہِ لَجے کھَسُن کھَسان ترٛےٚ گَنٹہٕ تہٕ ترٛٮ۪ن گَنٹَن پیٚو اَسہِ پَکُن تہٕ اَسہِ اَسہِ تَتہِ اوس واریاہ زیادٕ سِلِپ کَران تٕم کَنہِ پٮ۪ٹھ ٲس رٔس ہٮ۪کان گٔژھِتھ تہٕ کھۄر تہِ ٲسۍ نہٕ ہٮ۪کان پَنٕنہِ جایہِ روٗزِتھ کِہیٖنۍ اِنسان اوس نہٕ پنٕنِس پانَس ہٮ۪کان بیلَنٕس تہِ ٹھیٖک پٲٹھۍ کَر کٔرِتھ کِہیٖنۍ تہٕ واریاہَن لٔگۍ تَمہِ دۄہ برٛکھ تہِ کھَسان کھَسان تہٕ واریاہ زیادٕ ترٛیش تہِ چھُ لَگان اۭں تہٕ اۭں مےٚ چھُ بہٕ ٲسٕس واریاہ زیادٕ کھۄژان تہِ کہِ کانٛہہ جاناوار مہ آسہِ جنٛگلی جاناوار یا باقٕے چیٖز یا سُرُپھ تہِ چھُ ہٮ۪کان تَپٲرۍ ٲسِتھ تہٕ مگر مےٚ ٲسۍ پَنٕنۍ کینٛہہ پِتٕر بیٚنہِ پِتٕر بٲے ٲسۍ مےٚ سۭتۍ أسۍ ٲسۍ واریاہ گٔمٕتۍ اِکوَٹَے تہٕ تَپٲرۍ ٲسۍ واریاہ لوٗکھ تہِ تہٕ أمۍ موٗجوٗب ہیٚچھَس نہٕ بہٕ کھوٗژٕس نہٕ بہٕ توٗتاہ کِہیٖنۍ تہٕ اگر کُنہِ تہِ ساتہٕ گژھو أسۍ کُنہِ جایہِ کٕلایمب کَرنہِ یِتھ کَنَن کُنہِ یِژھ جایہِ گژھنہٕ خٲطرٕ پَزِ اَسہِ بوٗٹھ نیُن اَصٕل پٲٹھۍ لَگٲیِتھ چَپٕلۍ پَزِ نہٕ نِنۍ لَگٲیِتھ کِہیٖنۍ تِکیٛازِ چَپلی سۭتۍ چھُ تِمَن کَنٮ۪ن پٮ۪ٹھ رٕس وٕس ہٮ۪کان گٔژھِتھ تہٕ بیٚیہِ گَژھن پَلو تہِ نِنۍ سیٚود پٲٹھۍ لَگٲیِتھ یِم نہٕ باقیَن چیٖزَن تَپٲرۍ چھِ آسان کٔنڈۍ کرۭلۍ یِم تہِ تِمَن منٛز پھسَن وَسَن کِہیٖنۍ تہٕ بیٚیہِ گژھِ تریش ویش تہِ اَصٕل پٲٹھۍ سۭتۍ تُلٕنۍ تِکیٛازِ وَتہِ چھُ واریاہ زیادٕ تریش ہٮ۪کان لٔگِتھ